لگ بگ چھِ کٔشیٖرِ ہِنٛدۍ شیٹھ پٔرسنٛٹ لُکھ اٮ۪لکٹِرٛک سِٹی پٮ۪ٹھ ڈِپٮ۪نٛڈ

وَقتاً فَوقتاً اٮ۪لکٹِرٛک سِٹی چھِ گَژھان تہٕ لُکھ چھِ مُتٲثر گژھان کیٛازِ گَرمٕکٮ۪ن دۄہَن چھِ زِیادٕ لُکھ مُتٲثر گَژھان کیٛازِ ییٚتہِ چھِ پَکھٕ أتھۍ اٮ۪لکٹِرٛک سِٹی پؠٹھ چَلان آزکَل أزۍکِس ماڈٲرٕن زَمانَس منٛز چھِ سٲری چیٖز أتھۍ اٮ۪لکٹِرٛک سِٹی پٮ۪ٹھٕے اِسلیے چھِ لُکھ واریاہ مُتٲثر گَژھان اَگر وۄنۍ لایٹہِ ہِنٛز پرٛابلِم آسہِ پَنژٕہَو پٔرسنٛٹ لُکو ہِنٛدۍ گَرن منٛز چھِ اِنوٲٹَر فیسَلٹی اٮ۪ولیبٕل تہٕ تِم چھِ تٔتھۍ اِنوٲٹَر فیسَلٹی سۭتۍ پنُن گَرٕ چلاوان لیکِن پَنژاہ پٔرسَنٛٹ لُکھ چھِ واریاہ مُتٲثر گَژھان اَمہِ اٮ۪لکٹِرِک سِٹی سۭتۍ